کُکِنٛگ یۄس چھِ سۄ چھےٚ خٲلی وُمینٛزَن خٲطرٕ یہہ یہ وُمیٚنز چھِ یۄس کُکِنٛگ چھِ سۄ چھِ وُمیٚنٕز خاص کَر تَیار کَران اَمہِ سۭتۍ چھُ یہِ چھُ وُمیٚنن ہُنٛد خٲطرٕ خاص کَر یہِ کُکِنٛگ یہِ جاب یہِ چھُ نہٕ میٚنَن خٲطرٕ کیٚنٛہہ مَگر آز کَل چھِ یِم میٚن چھِ یِم تہِ چھِ کُکِنٛگ ہٮ۪کان کٔرِتھ کیٚازِ کہِ ییٚلہِ کُنہِ جایہِ یِم سَفرس وفرَس منٛز چھِ گژھان یِم چھِ کَران پَنٕنۍ کُکنٛگ تَیار یَتھ پٮ۪ٹھ یِم پَنُن ہٮ۪کان چھِ پَنُن گرِ رٔنِتھ ییٚلہِ یِم کُنہِ جایہِ سَفرَس منٛز چھِ گژھان تَمہِ کِنۍ چھےٚ میٚنَن خٲطرٕ تہِ یہِ جاب ایٚکچؤلی یُس یہِ کُکِنگ چھُ یہِ چھُ خاص کَر وُمیٚنزَن خٲطرٕ یہِ جاب یہِ چھُ ووٗمیٚنے یوت ہٮ۪کَن کُکِنٛگ کٔرِتھ وُمیٚن تہِ چھِ ہٮ۪کان کُکِنٛگ کٔرِتھ تہٕ میٚن تہِ ییٚلہِ کُنہِ جایہِ چھِ گژھان تمہِ ساتہٕ چھےٚ نہٕ وُمیٚن آسان ایٚویٚلیٚبٔل کیٚنٛہہ تَمہِ ساتہٕ چھِ ہٮ۪کان میٚن کُکِنٛگ کٔرِتھ